مےٚ حٕظ اوٚن اوترٕ ایٚچ پی تھری سِکسٹی لیپٹاپ ایٚچ پی پیٚوِلیٚن یُس زَن ترےٚ ہتھ سِکسٹی ڈِگری چھُ روٹیٹ گَژھان سُہ حٕظ پیٚو مےٚ تَقریٖبن سَتتھَن ساسَن سُہ حٕظ چھُ واریاہ اصل ایٚز کَمپِیٲڑ ییٚلہِ مےٚ کَمپیر کوٚر وٕنکٮ۪ن یِم زَن ایٚپلٕکۍ لیپٹاپ چھِ یا باقٕے چھِ سُہ حٕظ چھِ واریاہ اصل لیپٹاپ تتھ حٕظ چھ ٹَچ بیٚیہِ حٕظ چھُ سُہ ایٚز نوٹ پیٚڈ تہِ یِوان یوٗز کَرنہٕ تتھ حٕظ چھُ سٹایلَس پیٚن تہِ سۭتۍ سُہ حٕظ چھُ واریاہ اصل بہٕ چھُس سُہ یوٗز کَران کَنٹِنیسلی کیاہ چھِ یتھ وَنان نَیہِ نَیہِ ایٚپلِکیشنہِ چھُس تتھ پیٚٹھ اِنَسٹال کَران تتھ اوس تورے مایکرو سافٹہٕ تھری سِکسٹی فایِو وٲڑ ایٚکسل سورُے اِنَسٹال کٔرِتھ بیٚیہِ چھِ تتھ وِنڑوز ٹیٚن تہِ انسٹال کٔرِتھ سُہ حٕظ چھُ واریاہ سٕموٗتھ پَکان تتھ چھُ آپریٹِنٛگ سِسٹَم وِنڈوز اِلیٚوَن بیٚیہِ چھِ تتھ ریم ٲٹھ جی بی تہٕ بیٚیہِ چھِس ہاڈ ڈِسک چھِ تتھ کیاہ چھِ یتھ وَنان پانٛژھ ہتھ جی بی یۄس زَن واریاہ فاسٹہٕ چھِ بیٚیہِ چھ تتھ یُس زَن سُہ چھُ اوٚکٹا کور مَطلَب یتھ زَن ٲٹھ کور چھِ آسان ییٚمہِ سۭتۍ زن پروسیٚسِنٛگ سپیٖڈ چھِ واریاہ تیز گَژھان بہٕ حٕظ چھُس واریاہ مُطمَعیٖن سُہ حٕظ اوٚن مےٚ سرینَگرٕ ایٚچ پی سیٚنٹَر پیٚٹھ سَتتھَن ساسَن بہٕ حٕظ چھُس واریاہ سیٚٹِسفاے تتھ پروڈکٹَس پیٚٹھ تہٕ بہٕ چھُس واریاہ خۄش بہٕ چھُس رِکمنڈ کَران اگر کٲنٛسہِ اَنُن آسہِ سُہ انن یُہے ایٚچ پی تھری سِکسٹی یہِ حٕظ چھُ واریاہ اصل تہٕ بیٚیہِ چھُ واریاہ مَطلَب قۭمتہٕ حِساب تہِ چھُ یہِ واریاہ کم پونٛسَس پیٚوان